اگر أسۍ کُپوارہ ڈِسٹرکٕچ کَتھ کَرو تہٕ ییٚتہِ چھُ واریاہ زیادٕ کھیل کوٗدَس پٮ۪ٹھ یِوان توجہ دِنہٕ تہٕ واریاہ زیادٕ تِم ایٚکٹِوِٹی چھُ یِم سپوٹسٕز رِلیٹِڈ چھُ ییٚتہِ گِنٛدنہٕ یِوان تَتھ منٛز چھُ یِوان کِرکَٹ چھُ یِوان یا ٹریٚکِنٛگ چھُ یِوان یا باقٕے باقٕے چیٖز چھُ یِوان تہٕ یِمَن چھُ سٲنِس ڈِسٹرکَس منٛز واریاہ زیادٕ اہمیت اِوان دِنہ تہٕ ییٚتہِ چھُ پرٛٮ۪تھ کٲنٛسہِ سکوٗلَس منٛز کَران کٲم یَتھ سکوٗلَس بہٕ ٲسٕس پَران تَتہِ ٲسۍ کِرکَٹٕس بَچَن ٲسۍ کِرکَٹ گِنٛدناوان لَکٹہِ پٮ۪ٹھَے تاکہِ تِمَن منٛز گژھِ سُہ شوق پود تِکیٛازِ أسۍ چھِ سٲری زانان کہِ پَرنہٕ سۭتۍ سۭتۍ چھُ یِم کھیل کوٗدٕکۍ چیٖز تہِ واریاہ زیادٕ ضوٚروٗرت أکِس اِنسانَس خٲطرٕ تِکیازِ اَکھ چھُ امہِ سۭتۍ اِنسان صحت یاب تہِ روزان ایٚکٹِو تہِ چھِ روزان تہٕ بیٚیہِ چھُ تندرُستہٕ تہِ روزان تہٕ تٔمۍ میٛانہِ یُس یَتھ سکوٗلَس بہٕ پَران ٲسٕس تَتہِ ٲسۍ بَڑیٚن شُریٚن یِم ناینتھَس یاں ٹیٚنتھَس ٲسۍ پَران تِمَن ٲسۍ ٹرٛیکِنٛگ تہِ نِوان واریاہَن واریاہَن جایَن تہٕ اِتھَے کٔنَن اگر أسۍ ییٚتہِ باقٕیَن سکوٗلَن ہٕنٛز کَتھ کَرو یاں باقٕے چیٖز چھُ ییٚتہِ یِم سپوٹسٕز رِلیٹِڈ چھُ تہٕ تَتھ خٲطرٕ چھُ ییٚتہِ واریاہ اَصٕل قدم آمٕتۍ تُلنہٕ ییٚتہِ چھُ پرٛٮ۪تھ کُنہِ گرا گامَس منٛز اَکھ اَکھ گرٛاوُنٛڈ موٗجوٗد اَکھ بوٚڑ مٲدان موٗجوٗد یَتھ منٛز شُرۍ گِنٛدان چھُ آسان صرف کِرکَٹَے ییٚتِس نہٕ کِہیٖنۍ باقٕے باقٕے گیم یِم آسان چھُ تِم سٲری چھُ سٲری سَپوٹٕس چھُ یِوان گِنٛدنہٕ تہٕ یِم ییٚتہِ یِم تہِ سکوٗل چھ تِمَن تہِ چھُ اَکھ بوٚڑ بٔڑ مٲدان موجوٗد پرٛٮ۪تھ کُنہِ سکوٗلَس منٛز تہٕ تَتہِ چھُ یِوان یِم سٲری چیٖز گِنٛدنہٕ تہٕ اِتھَے کٔنَن چھُ یِمہٕ ییٚلہِ تہِ مےٚ چھُ یاد یَتھ گامَس منٛز بہٕ چھُس روزان ییٚتہِ چھُ آسان بیٚیہِ کُنہِ گامَس سۭتۍ یِمَن پانہٕ ؤنۍ کَمپِٹِشَن تہٕ پَتہٕ چھُ آسان پانہٕ ؤنۍ کِرکَٹ گِنٛدُن تہٕ تمہِ دۄہ چھِ آسان مٲدانَس منٛز پرٛٮ۪تھ کُنہِ گامٕکۍ لوٗکھ سَمے مٕتۍ تہٕ تِم چھِ پانہٕ ؤنۍ گِنٛدان پَتہٕ چھُ اکھ ٹیٖم زینان تہٕ اکھ چھُ ہاران تہٕ مگر ہارنہٕ سۭتۍ یاں جی کانٛہہ چھُ زینان کانٛہہ چھُ ہاران یہِ چھُ آسان آمتُے مگر پرٛٮ۪تھ کُنہِ گامٕکۍ لُکھ چھِ پانہٕ ؤنۍ رَلان سَمکھان پانہٕ ؤنۍ کَتھ باتھ کَران تہٕ دۄہَس میچ وٕچھان اَصٕل پٲٹھۍ گِنٛدان درٛۄکان تہٕ پَتہٕ ژیٖرۍ پَنُن پَنُن گَرٕ نیران اَمہِ سۭتۍ چھُ باقیَن باقیَن گامکیٚن لوٗکَن سۭتۍ تہِ اِنسان ہیٚکان کَتھ تہٕ باتھ کٔرِتھ تہٕ تمہِ دۄہ تَتھ دۄہَس پیٚٹھ چھُ واریاہ زیادٕ مَزٕ یِوان